آ بِلکُل اگرے أسۍ وٕچھو ییٚمہِ ساتٕنَس اسہِ یوٚنِوٲرسَس مُتعلِق پران چھِ یا یہِ چھِ زیادٕ تَر جیوگرافی منٛزٕے پران ییٚمہِ ساتہٕ أسۍ یِوٚنِوٲرسَس پوٗرٕ کایِناتَس مُتعلِق کیٚنہہ پران چھِ یا زانَن چھِ أمۍ کیٚن پَلانیٚٹَن یا یہِ تہِ سورُے سولَر سِسٹَم چھِ یَتھ منٛز موٗن سَن ییٚمہِ ساتَنَس أسۍ پَران چھِ اتھ مُتعلِق أسۍ چھِ واریاہ زیادٕ اَصٕل فیٖل کران تِکیٛازِ یُس یہِ کایِنات چھِ اتھ منٛز چھِ تِم کیٚنہہ چیٖز یِمَو سۭتۍ أسۍ فیٖل اَصٕل چھِ کران مطلب کہِ اِنسان چھُ زَنہٕ تہِ فیٖل کَران کہِ اَگر أسۍ وٕچھو ییٚمہِ ساتہٕ رِسٲرٕچ چھِ کیٚنہہ گژھان اِنسان چھُ أمِس چھُ پٮ۪وان ضروٗرِی یِمَن پَلینَٹَن وَلینَٹَن پٮ۪ٹھ رِسٲرٕچ کَرٕنۍ یُس اِنسان چھُ سُہ چھُ کَرَن فیٖل واریاہ زیادٕ اصٕل واریاہ مَزٕ چھُ لَگَن أکِس اِنسانَس یُس یوٗنوٲرٕس چھُ اتھ منٛز چھِ سہ اگر أسۍ یوٗنِوٲرسَس منٛز وٕچھَو یِم تہِ چیٖز چھِ تِمو سۭتۍ یُس اِنسان چھُ سُہ چھُ واریاہ زیادٕ اَصٕل فیٖل کَران واریاہ زیادٕ مَزٕ چھُ لَگَن یِم یَتھ یوٗنِوٲرسَس یِم یَتھ کایِناتَس منٛز چیٖز چھِ یِمَن مُتعلِق پَرُن یِمَن مُتعلِق سونٛچُن یِمَن مُتعلِق رِسٲرٕچ کَرٕنۍ چھِ اِنسانَس ہٮ۪چھناوان کیٚنہہ بیٚیہِ چھُ یہِ اَصۭل اِنسان واریاہ زیادٕ موسوٗس رُت کَران